وعلیکُم اسلام جناب ٹھیٖک اَلحمد للہ اَلحمد للہ اَہن حظ آ بِلکُل أسی حظ چھِ آ میلہِ کأژاہ گژھوٕ ضروٗرت تۄہہِ ٹھیٖک میلہِ بِلکُل دستیاب دستیاب حظ آ بِلکُل بِلکُل کٲتیٛاہ فُٹ تۄہہِ کأتیٛاہ فُٹ چھِوٕ ضرورت حظ آ میلہِ حظ ژور ہتھ رۄپیہِ فُٹ گژھان حظ چیٖرِتھ کیٚنٛہہ چھُنہٕ پرواے پتہٕ کیٛاہ رۄپیہِ داہ کرو نرم تہِ تۄہہِ چھُو واتُن کۅلگوٗم حظ چھُو تۄہہِ واتُن

کیٚنٛہہ چھُنہٕ پرواے حظ أٹھ شتھ چھُوا ٲٹھ شتھ فُٹ تُہۍ ؤنۍ تَو مےٚ تَتھ کیٛاہ چھُو ضرَوٗرت حظ مطلب لےَ یہِ لمبٲے باہ فٔٹ داہ فٔٹ ٹھیٖک چھُ ٹھیٖک چھُ حظ چھُ اچھا اچھا اچھا ٹھیٖک چھُ تۄہہِ چھُوا روٗسی ضروٗرت کِنہٕ کأشِرۍ لٔکٕر ضروٗرت کأشِرۍ کیٚنٛہہ کیٚنٛہہ چھُنہٕ پرواے میلہِ حظ کیٚنٛہہ چھُنہٕ پرواے ہَے کیٚنٛہہ چھُنہٕ پرواے ترٛےٚ ہتھ ستتھَے کرہوس تۅہہِ وۄنۍ کیٛاہ مسلہٕ چھُ

کیٚنٛہہ چھُنہٕ پرواے ییٚمہِ ساتہٕ تہِ ضروٗرت آسہِ تُہۍ ہیٚکِو یِتھ تُہۍ ہیٚکِو آرام سان نِتھ بِلکُل کۄلگوم وأتۍ زیٚو تُہۍ کٔرۍ زیٚو ییٚتھۍ نمبرس پیٚٹھ نا فون ستھ فیٖٹ سۄ تہِ میلہِ سۄتہِ میلہِ حظ کیٚنٛہہ چھُنہٕ پرواے سُہ چھُ گژھن سَتھ ہَتھ رۄپیہِ فُٹ آ پتہٕ چھِ ڈوٗنۍ ہٕنٛز لٔکٕر لگان آ بِلکُل بِلکُل بِلکُل سۅ تہِ میلہِ کیٚنٛہہ چھُنہٕ پرواے یُس تہِ یُس تہِ ضروٗرت آسہِ بیٚیہِ کانٛہہ کسٹٕمر آسہِ اورٕیور تٔہٕنٛدِ خأطرٕ تہِ آسہِ دٔستیاب بیٚیہِ مُنٲسِب ریٹن پیٚٹھ

آ سُہ حظ سۅے چھُ دستیاب دستیاب چھِ بِلکُل کیٚنٛہہ چھُنہٕ پرواے کیٚنٛہہ چھُنہٕ پرواے چلو تُہۍ کٔرۍزیٚو مےٚ کال یُتُھے تُہۍ یِیِو حظ